اگر حظ کٮ۪نسَر آسہِ کٲنٛسِہ یا دِلٕچ پٮ۪مٲرۍ آسہِ کٲنٛسہِ یہِ حظ اَسہِ چھِ سۄ فیسَلٹیٖز أسۍ ہَسا ہٮ۪کو أمِس ٹرٛیٖٹ کٔرِتھ سُہ ہَسا ہٮ۪کہون أسۍ لگ بگ ٹھیٖک کٔرِتھ اللہ بَچٲیِن اگرَے زیادٕ آسٮ۪س اور پونٛسہٕ وٲنٛسہٕ لگن زیادٕ أسۍ کَرَو تھوڑا مٮ۪سیج وٮ۪سیج پونٛسہٕ کَرَو جمع کوٗتاہ آسہِ أمِس لگان فار اٮ۪گزامپٕل اگر تٕرٛہ لَچھ لَگن یا ژَتجی لَچھ لَگن تِم پونٛسہٕ ہَسا ہٮ۪کو أسۍ کٔرِتھ اٮ۪فٲڈیبٕل یا ایٚولیبٕل تِم پونٛسہٕ ہٮ۪کہو أسۍ أنِتھ کَرو حظ جمع ومع اَصٕل پٲٹھۍ اور پیشَنٛٹ ہٮ۪کہون أسۍ بچٲیِتھ اور أمِس ہٮ۪کو أسۍ کٮ۪نسَر بٮ۪مارِ ہُنٛد علاج تہِ کٔرِتھ یا اگر کٲنٛسہِ دِلٕچ بٮ۪مٲرۍ آسہِ سۄ تہِ ہٮ۪کو علاج کٔرِتھ ہٮ۪کو أسۍ اِنشاء اللہ علاج کٔرِتھ تھوڑا محنت چھِ لَگان واریاہ مگر اگر پونٛسہٕ تہِ چھِ لَگان واریاہ مگر ہیٚکہِ گٔژھِتھ اٮ۪کسٮ۪سیبٕل یہِ ہَسا ہیٚکہِ گٔژھِتھ اٮ۪فوڑ کہ پونٛسہٕ وٲنٛسہٕ ہیٚکن گٔژھِتھ اٮ۪وَلیبٕل اور أمِس ہٮ۪کو أسۍ علاج کٔرِتھ